ہٮ۪لو السلام علیکُم وعلیکُم السلام تُہۍ چھُو ٹھیٖک پٲٹھۍ بہٕ حظ چھُس یہِ سیوٚد ٹیوٗرِسٹ تُہۍ چھُو حظ شِکارا چلاوان تہِ حظ مےٚ ؤنۍتو یہِ اَسہِ اوس کَرُن یور چار چار چِناری تام چَکَر اَسہِ کوٗتاہ لَگہِ یہِ نَفرَس چار چِناری اوس گژھُن اَسہِ ڈَلَس اوس کَرُن اَسہِ چَکَر وَکَر اَصٕل پٲٹھۍ چار چِناری تام وۄنۍ اگر اَسہِ یِتھ کَنۍ ڈَلَس وَلَس آسہِ چَکَر کَرُن یا اول سٹرٛیٖٹ آسہِ گژھُن اَپٲرۍ ڈَلَس منٛز یِمَن دۄن ژۄن جایَن أسۍ چھِ بیٚیہِ زٕ ژور پانٛژھ نَفَر اَسہِ گژھیٛا کیٚنٛہہ ڈِسکاوُنٛٹ وِسکاوُنٛٹ اَتھ اَسہِ چھِ گژھُن ییٚکیٛاہ پَگہٕے آ پَگہٕے چھُ گژھُن أسۍ چھِ پانٛژھ نَفَر آ آ پانٛژھ نَفَر چھِ أسۍ اَسہِ ؤنۍتو اَسہِ کیٛاہ حساب روزِ کیٛاہ لَگہِ اَتھ پونٛسہٕ بیٚیہِ چار چِناری وَرٲے ہیٚکوٕ تُہۍ تَپٲرۍ بیٚیہِ کُنۍ بیٚیہِ کانٛہہ جاے ہٲیِتھ اَسہِ کۭژاہ جایہ اَتھ مےٚ چھُ تَتھ اٮ۪کٕسٹرٛا دیُن کیٚنٛہہ یا بیٚیہِ کیٚنٛہہ مَہ چھُ اَسہِ علاو وَلاو کیٚنٛہہ صحیح

ٹھیٖک ٹھیٖک یہِ أسۍ آسوٕ أکۍ سی أکۍ سی شِکاراہَس منٛز آسوٕ أسۍ نَفَر کِنہٕ اَلَگ أکِس دۄن شِکاراہَن منٛز ٹھیٖک ٹھیٖک ٹھیٖک وۄنۍ ؤنۍتو اَسہِ أسۍ کٔژِ بَجہِ ہٮ۪کو پگاہ یِتھ تہٕ تۄہہِ نِش پَتہٕ ہٮ۪کو أسۍ یہِ چَکَر وَکَر کٔرِتھ اَصٕل پٲٹھۍ کانٛہہ ٹایمَہ اَصٕل پَہَم یَتھ منٛز مَزٕ لَگہِ اَسہِ تہِ ڈَل چَکَر کَرنَس ٹھیٖک ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک اَسہِ چھِ کھٮ۪نہٕ خٲطرٕ اَنُن کیٚنٛہہ سۭتۍ کہِ اَسہِ مِلہِ سورُے تَپٲری کھٮ۪ن وٮ۪ن اَصٕل پٲٹھۍ صحیح صحیح سُہ چھُ اَسہِ پَنُن خرچہٕ صحیح ٹھیٖک چلو ٹھیٖک چھُ شُکرِیہ شُکرِیہ چلو السلام علیکُم